مےٚ ہسا سوٗ مےٚ ہسا سوٗنٛچ مےٚ دوٚپ وۄنۍ ترٛاوٕ بہٕ اَکھ ریسٹَورنٹ یَتھ منٛز بہٕ کھیٛاوناوَکھ چیٛاوناوَکھ یَتھ منٛز بہٕ بَتہٕ رَنہٕ سبزی بَتہٕ بہٕ کھیٛاوناوَکھ مےٚ ہسا ووٚن گَرِکٮ۪ن مےٚ دوٚپُکھ یِتھ کٲٹھۍ بہٕ ترٛاوٕ بازرَس منٛز اَکھ ریسٹَورنٹ یَتھ منٛز بہٕ بَتہٕ رَنہٕ بیٚیہِ سبزی ماز واز تہٕ یَتھ منٛز یہِ کھیم تِمَن یُتھٕے مےٚ ووٚن تِم گٔے واریاہ زیادٕ خۄش تِم گٔے واریاہ زیادٕ حٲران تِمَن گٔے ییٖژاہ خوشی زِ تِمو کوٚر مےٚ ڈٮ۪کَس میوٗٹھ تِمو دوٚپ تِتہِ چھا ژٕ کَریٚکھ یہِ کٲم تِمو ہسا کوٚر مےٚ اَتھ منٛز سَپورٹ تِمو ہسا کوٚر مےٚ اَتھ منٛز مدتھ تِمو مےٚ ہسا ووٚن اوٚبجِیَن دوٚپُن ژےٚ ییٖژاہ رۄپ مطلب ژےٚ یوٗتاہ لَگی اَتھ ژےٚ دِمَے بہٕ تہٕ سُہ گوٚو یوٗتاہ خۄش زِ تِمو دوٚپ دوٚپُن اَگر ژےٚ یَتھ پونٛسہٕ تہِ لَگِنَے أسۍ دِمہوے کیٚنہہ چھُنہٕ پرواے تُل کَر تہٕ رَن ژٕ بناون ژٕ بَتہٕ وَتہٕ سبزی بَتہٕ تُل رَن تِمو ہسا دِتۍ مےٚ أمۍ خٲطرٕ پونٛسہٕ تہِ گرِکیو مےٚ ہسا ترٛوو بازرَس منٛز اَکھ ہوٹَل اَکھ تَتھ منٛز ہسا چھَس بہٕ رَنان بَتہٕ بیٚیہِ سبزی بیٚیہِ ماز واز بتہٕ ہسا چھَس بہٕ رَنان بہٕ ہسا چھَس رَنان بٔڑِس دِکچَس منٛز بَتہٕ تَتھ ہسا چھَس بہٕ تراوان آب تہِ میٖنِتھ بہ توٚمُل تہِ بہٕ نہ سا چھَس سُہ پھیٛاران کیٚنہہ سُہ ہسا چھِ گژھان تِتھَے کٔٹھۍ تیار سبزی منٛز ہسا چھَس بہٕ رَنان اَلہٕ ہاکھ ٹماٹَر بیٚیہِ پالَک ہاکھ ہسا چھَس بہٕ اَنان وارِ منٛز اَسہِ چھِ گَرے وٲر بہٕ ہسا چھَس نِوان گَرے سبزی ہاکھ چھَس نِوان اَلہٕ چھَس نِوان ٹماٹَر چھَس نِوان بیٚیہِ ہسا چھَس بہٕ نِوان نیٖج مٮ۪تھ بہٕ ہسا چھَس ہاکَس چھَس بہٕ واریاہ پانژھ شےٚ گرٛایہِ کڑان گرٛایہِ چھَسَس اَمہِ موٗجوٗب کڑان بہٕ چھَس دَپان اَتھ ما آسہِ لَژھ وَژھ سُہ ہسا چھَس بہٕ ترٛاوان سٔہ ہسا چھَس بہٕ گۄڈٕ ژاران کَران پتہٕ ہسا چھَس بہٕ سٔہ چھلان پتہٕ ہسا چھَس بہٕ سُہ تیٚلنِس پٮ۪ٹھ تراوان تہٕ تَتھ ہسا چھِ پٮ۪وان تیٖل اَصٕل تراوُن تٔمۍ سۭتۍ چھِ تَتھ واریاہ زیادٕ مٕدٕ مَزٕ گژھان پتہٕ ہسا چھَس بہٕ تَتھ گۄڈٕنٮ۪تھ نوٗن ترٛاوان تَمہِ موٗجوٗب زِ اَتھ نیرِ یہِ آب ہیُو تَمہِ سۭتۍ چھُ ہاکھ بوٚن پہم وَسان اَمہِ سۭتۍ چھُ تَتھ آب نیران بیٚیہِ چھِ سُہ ؤلۍ ؤلۍ تیار گژھان تَمہِ پتہٕ یُتھٕے تَتھ سُہ آب واب چھُ خۄشِک گژھان پتہٕ ہسا چھَس بہٕ تَتھ مصالہٕ ترٛاوان یِتھ کٔٹھٮ۪ن زِ تَتھ چھَس بہٕ ترٛاوان مرژٕوانٛگَن پھٔٹرٲوِتھ پھٮ۪کھ چھِنہٕ تراوان کیٚنہہ تَتھ چھِ پھٮ۪کہِ سۭتۍ سُہ ژوٚک گژھان پھُٹرٲیِتھ مَرژٕوانگَن چھِس تراوان کٲشِرۍ تِم تہِ چھَس بہٕ گرے نِوان تِم تہِ چھِ أسی وارِ منٛز اَنان تِم تہِ چھَس بہٕ تَتھ ترٛاوان گرے وۄزٕلۍ مرژٕوانگَن پھٕٹرٲیِتھ بیٚیہِ ہسا چھِ تَتھ بہٕ تراوان بٲدِیان بیٚیہِ لِدٕر تہٕ بیٚیہِ چھِسَس تراوان میٖٹھ مصالہٕ گرم مصالہٕ تہٕ بیٚیہِ چھِسس تراوان دالہٕ چیٖن تہٕ بٔڑٕ عٲل تِم دالہٕ چیٖن تہٕ بٔڑٕ عٲل چھَس بہٕ کڑان مِکسَرَس تہٕ ترٛاوان چھِ سَس پتہٕ یُتھٕے تَتھ بہٕ مصالہ چھَس تراوان تَتھ چھُ لَگان چھَس بہٕ آبہٕ قطرٕ قطرٕ تراوان اَمہِ موجوٗب زِ اَتھ گژھِ نہ مصالہ لارُن کیٚنہہ اَتھ گژھِ نہٕ یہِ دَزُن کیٚنہہ یوتام یہِ مصالہٕ کٔٹھ چھَس نٮ۪ران پتہٕ چھَس تراوان آبہٕ اوٚڑ جگ ییٚمہِ سۭتۍ تَتھ سُہ پاک چھِ لَگان تہٕ تَتھ ہسا چھَس بہٕ پانٛژھ شےٚ گرٮ۪کہٕ دِوان یوتام سُہ تیار ویار چھُ گژھَن تہٕ بیٚیہِ ہسا چھَس بہٕ اَلہٕ رَنَن تَتھ تہِ چھَس بہٕ گۄڈٕ گرٛاے کڑان پتہٕ ہسا چھَس بہٕ سۄ زٕلان پتہٕ چھَس بہٕ تَتھ بیٚیہِ کتراوان پتہٕ چھَس بہٕ گرٛاے کڑان بیٚیہِ تہٕ سُہ تہٕ ہسا چھَس بہٕ تِلَس پٮ۪ٹھ تراوان تَتھ ہسا چھَس بہٕ تراوان رُہُن چھَسس تراوان پھٕٹرٲیِتھ مرژٕوانگَن چھَسس تراوان سُہ رُہُن چھَس چھَس بہٕ گَرے نِوان سُہ رُہُن چھَس بہٕ اَنان گۄڈٕ سُہ چھَس بہٕ زٕلَن تَمہِ پتہٕ چھَسس تُلان سُہ دٮ۪ل تَمہِ پتہٕ چھَسس کتراوان تہٕ ترٛاوان تَتھ اَلَن بیٚیہِ ہسا چھِسس ترٛاوان پھٕٹرٲوِتھ مرژٕوانگَن بیٚیہِ ہسا چھِسس تراوان لِدٕر بٲدیان میٖٹ مصالہٕ گرم مصال دانہِ وَل بیٚیہِ ہسا چھِسس تراوان دالچِن تہٕ بٔڈٕ عٲل سبز عٲل یِم ہسا چھِس بہٕ گۄڈٕ مکسَرَس کران پتہٕ ہسا چھِسَس سُہ تراوان سُہ مِکٕس کٔرِتھ یُتھٕے سُہ پوڈَر ہِش چھِ بَنان تہٕ تراوان چھِسس پتہٕ ہسا چھَس بہٕ تَتھ کران کٲم تَتھ چھَس بہٕ سُہ مصالہٕ تراوان تَتھ چھِ لَگَن تٔلِنۍ تٔلِنۍ تیُتھ کال چھَس بہٕ آبہٕ قطرٕ قطرٕ تراوان تہٕ تَتھ یُتھٕے سُہ تٔلِنۍ ؤلِنۍ چھِ لگان پتہٕ چھِسس تراوان آبہٕ اوٚڑ جگ تَتھ ہسا چھِ پتہٕ گرٮ۪کہٕ پانٛژھ شےٚ لَگان تہٕ گژھان چھِ سُہ تیار بیٚیہِ ہسا چھَس بہٕ بناوان ٹماٹَر ٹماٹَر چھَس بہٕ یِتھ کٔٹھۍ رَنان تِم تہِ ہسا چھَس بہٕ گرے اَنان اَسہِ چھِ گَرِ وٲر بہٕ ہسا چھَس سُہ تمی منٛز اَنان ٹماٹَر تہٕ نِوان چھَس بہٕ تٔتھۍ ہوٹلَس منٛز کڑان چھِسس گۄڈٕ گراے تٔمۍ پتہٕ ہسا چھِس بہٕ تِم ٹماٹَر کَتراوان پتہٕ ہسا چھِس تراوان یَتھ پریشَر کُکرَس منٛز پریشَر کُکرَس منٛز چھِسَکھ اَمہِ موجوٗب تراوان زِ تمہِ سۭتۍ چھِ تِم تَتھ چھَس بہٕ سِٹیٖم دِوان تِمَن چھِ ؤلۍ ؤلۍ تٔمۍ سۭتۍ سُہ سٮ۪نان تہٕ پتہٕ ہسا چھِ تَتھ لَگَن کَمٕے ٹایِم تَتھ یُتھٕے مےٚ پتہٕ تراوان پریشَر کُکَرَس منٛز تَتھ ہسا چھِس بہٕ دِوان سُہ ہسا چھِ تیٖل یِوان پتہٕ ہسا چھِسَس تراوان تِم ٹماٹَر تہٕ پٮ۪ٹھٕ ہسا چھِسَس تراوان نوٗن نوٗن چھِسَس تراوان اَمہِ موجوٗب تَتھ چھِ نٮ۪ران سُہ واریاہ زیادٕ آب تَمہِ سۭتۍ چھِنہٕ سُہ لاران کیٚنہہ پتہٕ ہسا چھِسس دِوان سِٹیٖم سِٹیٖم زٕ ہسا چھِس بہٕ دِوان پتہٕ ہسا چھِس بہٕ تَتھ تُلان ٹھانٛڈ تھوٚد تِم ہسا چھِ آسان آمٕتۍ تِمَن ہسا چھِ آسان لوٚگمُت سُہ پاکَو پتہٕ ہسا چھِسَس کاشوٗ سۭتۍ دِوان گٔہہ گٔہہ چھِس اَمہِ موجوٗب دِوان تَتھ ہسا چھِ مِکٕس گژھان تٔمۍ برۄنٛٹھ یہِ مصالہ وصالہ پتہٕ ہسا چھِسس مصالہ تراوان بٲدِیان لِدٕر مرژٕوانگَن میٖٹ مصالہٕ گرم مصالہٕ دالچیٖن بٔڑٕ عٲل ادرک یُس یہِ دالچیٖن بٔڑٕ عٲل ادرک چھِ یِم ہسا چھِ أسۍ کڑان مِکسَرَس گۄڈٕنٮ۪تھ پتہٕ چھِ سٔہ پوڈَر تراوَن تہٕ یُتھٕے سُہ تٔلِنۍ تٔلِنۍ تٔلِنۍ تٔلِنۍ چھِ لَگان بیٚیہِ ہسا چھِس آبہٕ قطرٕ قطرٕ تراوان تہٕ تَتھ ہسا چھِس بہٕ آبہٕ اوٚڑ چونچہ تراوان ییٚمہِ تَتھ سُہ مصالہٕ وصالہٕ چھُ رَلان تہٕ گژھان ہسا چھِ سُہ تیار بیٚیہِ ہسا چھس بہٕ مٮ۪تھ بناوان مٮ۪تھ چھِس یِتھ کٔٹھۍ بناوان زِ یہِ بہٕ ہسا چھَس نِوان گَرے سۄ نیٖج مٮ۪تھ وارِ منٛز کٔڑِتھ تَتھ ہسا چھَس بہٕ وارٕ گراے کڑان اَمہِ موجوٗب زِ تَتھ ما آسہِ کیٚنہہ لَژھ وَژھ پتہٕ ہسا چھَس بہٕ سۄ ژاران بیٚیہِ ہسا چھَس بہٕ پُجِس ہٮ۪وان تٔتھۍ نَسٕے سُہ ڈوٚم تَتھ ہسا چھَس بہٕ گرٛایہِ پانٛژھ شےٚ کڑان بیٚیہِ ہسا چھَسس فُکَر دِوان تہٕ پتہٕ چھَسس سُہ ٹُکراوان نیُک نیُک کَران تراوان تَتھ میٚتھِ سۭتۍ سۭتۍ تہٕ تراوان چھَس بہٕ سُہ ٹٮ۪کرِ منٛز تَتھ ہسا چھَس بہٕ گۄڈٕ تیٖل تراوان سُہ تیٖل یُتھٕے یِوان چھُ پتہٕ ہسا چھُس تَتھ سُہ بہٕ تراوان سُہ میتھ بیٚیہِ سُہ ڈوٚم ووٚم تور تہٕ دِوان چھِسس تٔلِنۍ تٔلِنۍ بیٚیہِ ہسا چھِسس مصالَو منٛز تراوَن مصالہٕ دالچیٖن بٔڑٕ عٲل سبز عٲل تِم ہسا چھِ أسۍ کران گۄڈٕ مِکسَرَس تِمَن ہسا چھُ سۄ پھٮ۪کھ ہِش نٮ۪ران تہٕ تراوان چھِس بیٚیہِ ہسا چھِ تراوان یہِ دا یہِ فےٚ پھٮ۪کھ لٮ۪دٕر بٲدِیان اَدرَک میٖٹ مصالہٕ گرم مصالہ تہٕ تراوان چھِس تہٕ گژھان چھِ یہِ تیار بیٚیہِ ہسا چھَس بہٕ رِستہٕ بناوان تِم ہسا چھَس بہٕ پُجَس ہٮ۪وان یہِ یۄس یہِ مَژھ سۄ ہسا چھس بہٕ ژیٹان کَنہِ پٮ۪ٹھ تہٕ گۄشہ تاب سۭتۍ تَتھ ہسا چھَس بہٕ تراوان دالچیٖن بٔڑٕ عٲل سبز عٲل تِم ہسا چھِ گۄڈٕ مِکسَرَس کڑان مِکسَرَس چھَس اَمہِ موٗجوٗب کَڑان تَتھ گٔژھ سٔہ پوڈَر بَنٕنۍ پتہٕ چھَس بہٕ تَتھ تراوان بیٚیہِ چھِسَس تراوان ٹھوٗل یہِ ٹھوٗلَس سۭتۍ چھِ سُہ گژھان پوٗرٕ مِکٕس نرمَن پتہٕ ہسا چھس بہٕ تِم تراوان ٹَپَس منٛز پتہٕ ہسا چھَس بہٕ تَتھ مُرٕ وُرٕ دِوان اَصٕل پٲٹھۍ مُر چھَس دِوان أمۍ موجوٗب زِ تَتھ رَلہِ ہہ سُہ ٹھوٗل ووٗل اَصٕل پٲٹھۍ بیٚیہِ گژھِ وایاہ نرم پتہٕ ہسا چھَس بہٕ بناوان تَتھ رِستہٕ داہ داہ وُہ تہٕ تِم ہسا چھَس بہٕ پتہٕ تراوان بیٚیِس ٹَپَس منٛز پتہٕ ہسا چھَس بہٕ کَران کٲم تِم ہسا چھَس بہٕ پتہٕ ٹٮ۪کرِ منٛز تراوان ترام دیٖچَس منٛز تَتھ ہس چھَس چھَس بہٕ تراوان تیٖل تَتھ ہسا چھِ یِوان سُہ تیٖل پتہٕ ہسا چھِسس تراوان یِم رِستہٕ یِمَن رِستَن چھَس بہٕ مصالہٕ تراوان مرژٕوانگَن بٲدیان لیٚدٕر دالچیٖن بٔڑٕ عٲل سبٕز عٲل یُس یہِ دالچیٖن بٔڑٕ عٲل سبز عٲل چھِ یِم ہسا چھَس بہٕ کڑان مِکسَرَس یَتھ گژھِ نیرٕنۍ پۄڈَر ہِش پتہٕ چھَس تراوان تِمَن رِستَن بیٚیہِ ہسا چھِس تراوان مَرژٕوانگَن لیٚدٕر بٲدِیان میٖٹ مصالہٕ گرم مصالہٕ شونٛٹھ بیٚیہِ دانہِ وَل تہٕ بیٚیہِ مٮ۪تھ یُس ہسا مصالہٕ چھُس مِکٕس وِکٕس گژھان توتام چھُس آبہٕ قطرٕ قطرٕ گژھان تِکیٛازِ اَتھ گۄژھ نہ یہِ مصالہٕ دَزُن کیٚنہہ اَمہِ موٗجوٗب چھُس یہِ آبہٕ قطرٕ قطرٕ تراوان پتہٕ ہسا چھُس تراوان آبہٕ یوٗتاہ گژھٮ۪س آبہٕ اوٚڑ جَگ ڈوٚڑ جَگ تہٕ پتہٕ چھَس کھسان گرٮ۪کہٕ پانٛژھ شےٚ تہٕ گژھان چھِ یہِ رِستہٕ تیار بیٚیہِ ہسا چھَس بہٕ بناوان کباب کباب خٲطرٕ تہِ چھَس بہٕ اَنان یہِ ہسا یہِ مَژھ سۄ چھَس بہٕ ژیٹان کَنہِ پٮ۪ٹھ گۄشتاب سۭتۍ تَتھ تہِ چھَس بہٕ تراوان دانہِ وَل یہِ بٔڑٕ عٲل دالچیٖن سبٕز عٲل یِم ہسا چھَس بہٕ کَران گۄڈٕ مِکٕس یَتھ مِکسَرَس یَتھ چھِ بنان پَوڈَر پتہٕ ہسا چھِس تراوان تٔتھۍ بیٚیہِ ہسا چھِس تراوان ٹھوٗل اَمہِ موٗجوٗب زِ اَمہِ سۭتۍ چھِ یہِ گژھان نرم پتہٕ ہسا چھِ یِم ٹَپَس منٛز تراوان اَتھ تہِ چھِ دِوان أسۍ مُر اَتھو سۭتۍ تہٕ پتہٕ ہسا چھِ أسۍ مےٚ چھِ آسان أنۍمٕتۍ شیٖک سیٖکھ ترٛامہٕ سیٖکھ شِشتٕر سیٖکھ ہسا چھِ مےٚ آسان أنۍمٕتۍ اَتھ چھَس بہٕ یِہوٚے ییٚلہِ ماز لاگان تہٕ یِم چھَس بہٕ گیسَس پٮ۪ٹھ بُزان گۄڈٕنٮ۪تھ پتہٕ ہسا چھَس بہٕ یِم تراوان بیٚیہِ سایڈٕ ٹٮ۪کرِ منٛز تَتہ چھَس بہٕ تراوان تیٖل سُہ تیٖل چھِ یِوان پتہٕ چھِسَس تراوان یِم کباب یِم چھَس بہٕ تَلان اَتھ ہسا چھَس بہٕ مصالہٕ تراوان بٲدِیان لِدٕر مرژٕوانگَن بٔڑٕ عٲل دالچیٖن عٲل یِم ہسا چھَس بہٕ مِکٕسَرَس کڑان بیٚیہِ ہسا چھِسَس تراوان دانہِ وَل مٮ۪تھ میٖٹ مصالہٕ گرم مصالہٕ یہِ چھَس بہٕ اَتھ مصالہٕ تراوان تَمہِ پتہٕ ہسا چھِس بہٕ اَتہٕ آبہٕ چونچہٕ تراوان ییٚمہِ سۭتۍ یہِ مصالہٕ رَلٮ۪س تہٕ بیٚیہِ لَگنٮ۪س گرٮ۪کہٕ اَکھ زٕ ییٚمہِ سۭتۍ یہِ نوٗن ووٗن اَندَر اَژٮ۪س یہِ ہسا چھَس بہٕ تَتھ ہوٹلَس منٛز بناوان پتہٕ ہسا چھُ یُس تہِ یی تٔمِس چھَس بہٕ یہِ دِوان بَتہٕ سبزی بَتہٕ یا ماز بَتہٕ یا رِستہٕ بَتہٕ تِم ہسا چھِ کھٮ۪وان تہٕ اَمہِ سۭتۍ ہسا چھَس بہٕ رۄپیہِ داہ زٮ۪نان مےٚ ہسا گٔے اَمہِ سۭتۍ واریاہ گَرِکۍ واریاہ زیادٕ خۄش تیٖتیٛاہ خۄش کہِ زِ تِمو کوٚر مےٚ ڈٮ۪کَس میوٗٹھ